یُس ہسا بانٛڈی پورہس منٛز چھِ یُس ییٚتہِ اَسہِ خَاص سماجس منٛز اَسہِ یُس اَسہِ کلچَر عَام طور مناوان چھِ سُہ ہسا چھُ اَسہِ یِہَے کہِ أسۍ ہسا چھِ خانٛدرن پٲٹھۍ درۅکان گِنٛدان تہِ گٮ۪وَان بینٛڈ باجہِ ہسا چھِ آسان تِمہٕ قٕسمٕکۍ ہسا چھِ یِوان بٲتھ وننہٕ ہُرۍ چھِ یِوان وننہٕ مہرازس مہراز چھِ یا اگر مہریٚنۍ آسہِ خانٛدر بڈٕ اَصٕل پٲٹھۍ چھِ یِوان پٲراونہٕ نٔے نٔے صاف صاف فینسی ٹایپ سوٗٹ ہسا چھِ یِوان دَوان لاگنہٕ بیٚیہِ ہسا چھِ یِوان الَگ الَگ قٕسمٕکۍ بٲتھ وننہٕ یُس یہِ سوٗن بانٛڈی پورہ چھُ یتھ منٛز ہسا چھِ مختلِف کُمنِٹین ہٕنٛدۍ لوٗکھ روزان مِثال کے طور پر یتھ منٛز ہسا چھِ گُجَر لوٗکھ تہِ روزان گوٚو یُس تُہُنٛد ہسا چھُ تِم ہسا چھِ گُجر گیوُن ونان گُجر ٹایپٕکۍ بٲتھ ونان بیٚیہِ ہسا چھِ تِم ڈوٗل ووٗل وایان تہٕ بانٛڈی پورس منٛز ہسا چھِ کیٚنٛہہ پہٲڑی تہِ تِم ہسا چھِ پہٲڑی آیہِ روزان یعنے کہِ تُہٕنٛز باشا تہِ چھِ تھوڑا الگ آسان تِم چھِ کٲشُر تہِ کَران تہٕ تِہٕنٛدۍ بٲتھۍ تہِ چھِ پہٲڑۍ بٲتھٕے آسان بیٚیہِ چھُ تُہُنٛد مہراز یہِ سمجھاونُک یہِ چھُکھ آسان یہ ہسا چھِ تھوڑا خانٛدرُک یہِ سِسٹم یہِ ہسا چھِ الگ تُہُنٛد آسان اوہُنٛد چھُ اکھ یہِ تہِ أسۍ چھِ أسۍ چھِ عام طور پر ییٚلہِ مہرازٕ ییٚلہِ یِوان چھِ اَسہِ یِمن پُلین ایریاہن کُن ڈِسٹرک بانٛڈی پوراہس منٛز پُلین گامن کُن یا ٹاونس کُن سُہ ہسا چھُ یِوان أکِس لۄکچہِ ہیٚوِی یُس پنٕنہِ گُزارٕ حساب باسہِ نا اَصٕل گٲڑۍ چھِ ایٚویلِبُلِٹۍ حساب سُہ ہسا چھُ تتھ گاڑِ منٛز یِوان مگر یُس ہسا یہ گُجر تہٕ یِم پہٲڑی چھِ یہ ہسا چھِ کھسان سوموس ٹاٹا سوموہَس منٛز چھِ مہراز کھالان برٛونٛہہ کنہِ تہٕ یِم ہسا أمِس سۭتۍ سالر چھِ آسان یِم چھِ أمۍسٕے سٍتۍ کھسان بیٚیہِ تہِ چھِ یِمن اَکھ زٕ گاڑِ آسان تہٕ یُس ہسا یِمن نِش تھوڑا الگ چھِ سُہ ہسا چھِ نہِ اَتھ سۭتٮ۪ن میچ کَران کیٚنٛہہ پُلینس سۭتۍ بییٚہِ ہسا چھِ ییٚتہِ مُختلِف آستان تہٕ یِمن آستانن چھُ عُرس یِوان مناونہٕ وۄرُس یعنے کہِ یتھ أسۍ کٲشِرۍ پٲٹھۍ ونان چھِ یمہٕ یِمنٕے وۅرُس یِوان منان چھُ اَمہِ دۄہ ہسا چھِ اَتہِ نعتِ خٲنی گژھان اَمہِ دۄہ ہسا چھُ اَتہِ دروٗد شریٖف یِوان پرنہٕ تۄبہٕ استعغفار یِوان کَرنہٕ تہٕ بیٚیہِ ہسا چھِ پتہٕ تمام اَمہِ گامٕکۍ تہٕ آس پاس گامن ہٕنٛدۍ لوٗکھ چھِ یِوان تہٕ یِم چھِ اَتھ آستانس پٮ۪ٹھ گژھان اَتہِ پنٕنۍ حٲضری ترٛاوان تہٕ خُدایس کُن دُعا منگان موبایل شاپس یعنے کہِ تِم دُکان یِم ہسا ٹیٚمپرری دُکان چھِ یِم أسۍ موٗ چھِ ہٮ۪کان کٔرِتھ یِم چھِ لگان یا ریٖڈنین پٮ۪ٹھ چھِ کیٚنٛہہ ترٛاوان کٕنُن خاص کَر کشمیٖرس منٛز چھِ أسۍ مشہوٗر پۄراٹھ تِلہٕ مۄنٛجہِ تِم ہسا چھِ یِوان اَتہِ بناونہٕ تہٕ یِم لوٗکھ چھِ یِم تُلان پتہٕ چھِ یِم گرِ چایہِ سۭتٮ۪ن چٮ۪وان بیٚیہِ چھِ اکھ اَتہِ اَمہِ دۄہ لگان صوٗفی گیوُن صوٗفی گیونس منٛز ہسا چھِ کیٚنٛہہ گٮ۪ون وٲلۍ آسان یِم بڈٕ پرٚوفِشنل چھِ آسان گٮ۪ونس منٛز یِم چھِ اور یِوان یِم چھِ اتہِ لاگان گیوُن تہٕ گیوِتھ چھِ یِم کران کٲم واتناوان چھِ یہِ لوٗکھ اگر یِم لوٗکھ چھِ آسان یِم اتٮ۪ن اور چھِ آسان اَمہِ ساتن آمٕتۍ یِم چھِ یِہِ بوزان تِم چھِ اَتھ منٛز مشغوٗل گژھان تہٕ یِتھٕے پٲٹھۍ یُس خانٛدرُک یہِ ووٚن تہٕ خانٛدرٕچ ڈریسِنگ ہسا چھِ آسان الگ کھٮ۪ن چٮ۪ن یعنے کہِ اَسہِ پُلین ایریاہن کُن یُس اَسہِ کھٮ۪ن چٮ۪ن چھُ اَسہِ عام طور پر چھُ آسان اسہِ تھوٚومُت اَتھ منٛز چھِ یِوان تقریٖباً کم کم سے کم ہسا چھِ یِوان دَہ سِنۍ تھاونہٕ مگر یِم پہٲڑی چھِ یا گُجر ٹایپ چھِ یِم چھِ نہٕ دَہ تھاوان کہیٖنٛۍ یِم چھِ تھاوان خٲلی ژور یا پانٛژھ یُس ہسا اَکھ اَصٕل طریٖقہٕ چھُ کیٛازِ کہِ اَز چھِ آسان کانٛہہ غریٖب تہِ سُہ غریٖب تہِ گوٚژھ بِچارٕ ہٮ۪کُن پگاہ پگاہ پنٕنۍ شُرٮ۪ن اَصٕل پٲٹھۍ خانٛدر کٔرِتھ گردن ہیٚور کُن تھٲوِتھ تٔمِس گٔژھ نہٕ کُنہِ قٕسمچ کانٛہہ شرم بِچارس محسوٗس گژھٕنۍ کیٚنٛہہ ہَے یہِ ہسا چھِ اَکھ بیٛاکھ حَظ